مین سورٕس ہَسا چھِ بَڈگٲمۍ ڈِسٹِرٛک بَڈگامَس منٛز ہسا چھُ اٮ۪گرِکَلچر بیٚیہِ ہَسا چھِ سٮ۪لٕف اٮ۪مپٕلایمٮ۪نٛٹ تِکیٛازِ اٮ۪گرِکَلچَر زٔمیٖدٲری ہَسا چھِ کَران بَڈگٲمِس منٛز بیٚیہِ ہَسا چھِ یِم زٔمیٖدٲری ہَسا چھِ کَران بیٚیہِ سٮ۪لٕف اٮ۪مپٕلایمٮ۪نٛٹ سٮ۪لٕف اٮ۪مپٕلایمٮ۪نٛٹ ہَسا ییٚتہِ چہِ کورِ ہَسا چھِ ڈِسٹِرٛک بَڈگٲمِس مَنٛز ہَسا چھےٚ کورِ تِم ہَسا چھےٚ چھِ پانہٕ یہِ کَران سٕژنہِ کٲم ہَسا چھےٚ کَران تِمہٕ تِم ہَسا چھےٚ سٕژنہِ موٚزوٗرۍ بیٚیہِ ہَسا چھِ تِمہٕ آرِ کٲم کَران تہٕ تِم ہَسا چھِ پَنٕنۍ یہِ کہٕ یہِ یہِ کَران پَنٕنۍ اٮ۪مپٕلایمٮ۪نٛٹ بیٚیہِ ہَسا یہِ جاب ییٚتہِ ہَسا چھِنہٕ پرٛٮ۪فر کَران ییٚتہِ ییٚتہِ ہَسا چھِ پرٛٮ۪فَر گورمٮ۪نٛٹ جاب کَران کہِ مگَر کَران ہَسا چھِ پرٛٮ۪فَر گورمٮ۪نٛٹ جاب مگر ییٚتہِ ہَسا چھِنہٕ پرٛٮ۪فَر یہِ ییٚتہِ ہَسا چھِنہٕ گورمٮ۪نٛٹ جاب مِلان کِہیٖنۍ تِکیٛازِ تَوَے ہسا چھِ ییٚتہِ پرٛایویٹ جاب کران تَوَے ہَسا چھِ ییٚتہِ پرٛایویٹ جاب کران أسۍ ہَسا ہٮ۪کو یہِ پَنُن یہِ ہَسا یہِ اَن اٮ۪مپٕلایمٮ۪نٛٹ ہَسا ہٮ۪کو أسۍ ڈِسٹِرٛک ہَسا ہٮ۪کو أسۍ بَچٲیِتھ ییٚلہِ ہَسا أسۍ پانہٕ کَرَو کٲم أسۍ ہَسا تو یہِ بِزنِس ہَسا ترٛاوو بِزنِس ہَسا کَرو أسۍ یا اٮ۪گرِکَلچَر کَرَو اٮ۪گرِکَلچَر کَرو أسۍ ییٚلہِ حظ بِزنِس ہَسا ترٛاوو أسۍ ییٚلہِ ہَسا أسۍ بِزنِس ترٛاوو بِزنِس بِزنِس کَرو اَصٕل پٲٹھۍ چَلاوو تیٚلے ہَسا تیٚلہِ ہٮ۪کو أسۍ پَک تیٚلے ہٮ۪کو أسۍ پَکنٲوِتھ پَکنٲوِتھ تَمے تَمہِ